وعلیکُم سلام اَہَن حظ بِلکُل

أسۍ حظ چھو تۄہہِ گۄڈٕنٮ۪تھٕے معٲفی مَنٛگان کہِ تۄہہِ چھُو یہِ غَلَط پروٚسیٖجَر آمُت گَژھنہٕ مگر تُہۍ کٔرِو اکھ تُہۍ ہیٚکِو حظ پَنُن ناو گۄڈٕ ؤنِتھ اَہَن حظ بازلا جی تُہۍ کٔرۍزیٚو تھوڑا صبر بہٕ کَرٕ حظ چیٚک کہِ تۄہہِ یۅس ڈِٹیل چھِ تُہٕنٛز ڈِٹیل حظ کَرٕ بہٕ چیٚک اَہَن حظ بِلکُل بازِلا جی یوٚتانۍ بہٕ چیٚک چھَس کَران تۄہہِ حظ چھو آلریٚڈی اکامڈیشَن رٔٹمٕژ سٲنِس ہوٹلَس مَنٛزٕ بہٕ حظ چھَس تۄہہِ معٲفی یَژھان تُہٕنٛدٕ ذٔریعہِ مَنگٕنۍ تۄہہِ چھَو تۄہہِ چھَو حظ یہِ پرٛابلِم یوٚتامتھ مَسلہٕ چھُو تۄہہِ گوٚمُت حظ اگر تُہۍ وَنان چھِو تُہۍ ہیٚکِو حظ مےٚ ؤنِتھ کیٛاہ کیٛاہ مَسلہٕ چھِ یِم تۄہہِ فیس چھِو

اَہَن حظ أسۍ چھِ معٲفی حظ مَنگان تۄہہِ کہِ مگر تُہٕنٛدِ زانکٲری خٲطرٕ وَنہٕ بہٕ وُنیُکتام چھُ نہٕ اَز تامتھ اَسہِ سانہ طرفہٕ اَسہِ چھِ پوٗرٕ کوٗشِش کٔرمٕژ کہِ یُس سون کَسٹٕمَر چھُ یِم سٲنۍ یِم تہِ اَسہِ نِش یِوان حظ چھِ تِہٕنٛدِ خٲطرٕ چھِ اَسہِ پَنٕنۍ پوٗرٕ کوٗشِش حظ کَران کہِ تِمَن گَژھِ آسٲیِش واتٕنۍ مگر أسۍ چھِ معٲفی یَژھان حظ تُہٕنٛدِ سانہِ طرفہٕ سانہِ سِٹاف کہِ طرفہٕ کہِ تِہٕنٛدِ طرفہٕ چھُ نہٕ صحیح حظ صحیح اِنتِظامات گٲمتۍ کیٚنٛہہ وۄنۍ اگر تۄہہِ یہِ مَسلہٕ چھُ باسان حظ أسۍ چھِ أسۍ چھِ معٲفی سان حظ تۄہہِ ونان نَدامَت سان چھِ أسۍ وَنان حظ کہِ أسۍ کرو تۄہہِ رِفَنٛڈ حظ نیٚکسٹ دُبارٕ دُبارٕ ییٚلہِ تُہۍ سون یِیِو حظ تۄہہِ میلیٚو اَکھ آفر تہِ حظ أتھۍ سۭتی کہِ تۄہہِ حظ گَژھوٕ تَمہِ وِز ڈِسکاوُنٛٹ أزکہِ خٲطرٕ دِیٖزیٚو تُہۍ اَسہِ معٲفی حظ اَہَن حظ اَصٕل مَنٛز حظ چھُ یہِ زِ یُس اونَر چھُ بہٕ تہٕ بیٚیہِ یُس میٛون پارٹنَر چھُ حظ أسۍ ٲسۍ نہٕ ایٚویلیبُل اتھ وَقتَس اتھ دوران حظ ییٚمہِ وقتہٕ تُہۍ چھِو ٲسۍمتٕۍ تَمہِ کہِ وجہ سۭتۍ چھِ سِٹاف کہِ وَ سِٹافٕچ کیٚنٛہہ مینیجمٮ۪نٛٹ حظ ٹھیٖک حظ چھُ کیٚنٛہہ نہَ حظ چھُ نہٕ پَرواے